اسلامُ علیکُم اسہِ اوس گژھُن ایٚکسکرشن حظ زیادٕ دوٗر اوس نہٕ گژھُن کینٛہہ ٲسۍ حظ چھِ یژھان گژھُن پہلگام حظ ٲسۍ ٲسۍ چھِ ییٚتہِ لگ بگ ٲٹھ نو نفر حظ تُہۍ کٔرۍزٮ۪و کٲم تُہۍ ییٖزٮ۪و اتھوارِ دۄہ ییٖزٮ۪و تُہۍ صبحن نیہِ بجہِ تہٕ تُہۍ وٲتۍزٮ۪و شُپین وٲتۍزٮ۪و تُہۍ حظ الحلال ہوسٹل یُس چھُ تُہۍ وٲتۍزٮ۪و تٔتۍنے تہٕ تٔتۍنے بٔرِو تُہۍ اسہِ پتہٕ گاڑِ